حالے اون مےٚ اکھ کِتاب بیگ اکھ یُس زن مےٚ اوٚن آن لاین مِنترا پیٹھ یہِ اوس وایلڈ کریفٹک بیگ یہِ بیگ باسیو مےٚ بڑٕ زبردَس کمفٕٹیبل اتھ منٛز چھِ چیٖز اتھ منٛز چھِ سامان واریاہ اصل پٲٹھۍ روزان اتھ چھِ اصل سپیس تہِ تہٕ بییہِ چھِ اتھ واریاہ یِم حظ گبہٕ تہِ یِمَن منٛز واریاہ چیٖز چھِ روزان